اسلام علیکُم آ تُہۍ چھِو حظ میڈَم رُقیہ کَرَن نگرٕ پٮ۪ٹھ آ بہٕ چھَس کۅپوارِ پٮ۪ٹھ یاسمیٖنہ مےٚ اوس یِتھٕ کٔنۍ روٗم ضروٗرت تہٕ وۅنۍ بوزاو مےٚ وَنٮ۪و مےٚ فرینٛڈِ أکہِ فَلٲنٛۍ جایہِ چھُ یِتھٕ کٔنۍ روٗم اَیٚویلیبُل اَچھا تُہۍ ؤنو حظ اکھ چیٖز اَتھ چھُ حظ یہِ یُس اتھ یہِ واش روٗم چھُ یہِ چھُ حظ سارنٕے شِیر کِنہٕ یہِ چھُ اتھ سۭتۍ اَلَگ اَچھا روٗمَس چھُ حظ أتی اَٹیچ سِنٛک کِنہٕ تھوڑا مَطلَب کہِ نیٚبَر ویٚبَر کُن چھُس کِچَن رَژھ اَچھا تُہۍ ؤنِو حظ تُہۍ چھِوٕ حظ لٔڑکے رَٹان کِنہٕ تُہۍ چھِو کوریٚے رٹ آ وۅنۍ چھُنہٕ حظ پرٕٛژھُن چھُ آسان کہِ کورٮ۪ن سۭتۍ چھُ اکھ اگر حظ کورے آسہٕ ہاو ہیٚرِ بۅن کوٗر ہیٚکہِ بیٚیِس کورِ ہُنٛد واش روٗم کُنہِ ساتہٕ یوٗز کٔرِتھ کُنہِ ساتہٕ ہیٚکہِ نہِ آب ٲسِتھ کُنہِ ساتہٕ اَچھا اتھ کیٛاہ حظ ریٚنٛٹ روزِ کم ہیٚکہِ نہَ حظ گٔژھِتھ اَہَن حظ تہِ حظ چھُو پَتاہ تہٕ وۅنۍ مےٚ چھُ تھوڑا پرٛابلم بیٚیہِ چھُ مےٚ ؤرۍیَس کھَنٛڈَس پٮ۪ٹھ ضروٗرت مےٚ مٔہ حظ چھُ أکسٕے دۄن رٮ۪تَن ضروٗرت تہٕ کہِ پتہٕ مٔہ حظ ریٚنٹس ییٚتہِ چھِ بٲقٕے بٲقٕے خَرچہِ تہٕ وۅنۍ تَمیُک تہِ حظ چھُناہ سونٛچُن سُہ تہِ گَژھِ اَصٕل پٲٹھۍ ہیٚکِن أسۍ میٚنیج کٔرِتھ آ تیٚلہِ حظ یِمو نا نَظَر دِنہِ اور نہَ نہَ بہٕ چھَس کُنے وۅنۍ حظ چھَس بہٕ تَوَے ونان کم کٔرِو وُچھِو حظ اگر أسۍ زٕ آسہٕ ہو تیٚلہِ چھُ گَژھان نٮ۪صف نٮ۪صف کِراے وۅنۍ چھِ مےٚ کُنُے دیُن سورُے تہٕ تَوَے چلو ٹھیٖک حظ چھُ صُبَحس ٲسوٕ حظ تُہۍ اَتہِ بہٕ یِمہِ تیٚلہِ صُبَحس اَدٕ سا ٹھیٖکھ حظ بِہِو حظ رۅبَس حَوال